اَتھ منٛز ہَسا چھِ فِٹنٮ۪س روزان اِنسانَس صحت روزان فِٹ چھُ روزان اَمہِ سۭتۍ گِنٛدنہٕ سۭتۍ واریاہ واریاہ مایِنٛڈ چھُ روزان فرٛش اَمہِ سۭتۍ دٮ۪ماغ چھُ روزان ہُشار اَمہِ سۭتۍ یہِ ہَسا چھِ واریاہ اَصٕل گیم کِرکَٹ یہِ ہَسا چھِ مےٚ پَسنٛد اَمے موٗجوٗب چھُس بہٕ واریاہ زندگی منٛز مان ژٕ یہِ پَسنٛد کَران امہِ وَرٲے تہِ ہَسا چھِ واریاہ گیمہٕ مگر بہٕ ہسا چھُس کِرکَٹ زیادٕ لایِک کَران یہِ ہسا چھُ مےٚ فیمَس اَکھ سینما اَکھ بَنیومُت مشہوٗر کھیل ہسا چھِ یہِ ہسا چھِ واریاہ اَمہِ نِش ہسا چھِ واریاہ اَصلہِ گیمہِ مگر یہِ ہسا چھِ زیادٕ اَمہِ نِش چھِ روزان فِٹنٮ۪س تہِ اَصٕل